أسۍ چھِ واریاہ کینٛہہ مطلب یِم کُلۍ وۄپداوان پنٛنٮ۪ن پنٛنٮ۪ن گَرَن منٛز یَتھ منٛز چھِ ٲرۍ کُلۍ چھِ یِوان ژٕنُن کُلۍ چھِ یِوان ژیرٕ کُلۍ چھِ یِوان تہٕ بیٚیہِ چھِ أسۍ پَننِسٕے یَتھ پَننِسٕے یَتھ وارِ منٛز کینٛہہ سَبزی تہِ بَناوان یَتھ منٛز مےٚ باسان چھِ زیادٕ ڈِفِکَلٹی چھِ یِوان أکِس کُلِس منٛزٕ یُس أسۍ ٹَماٹَر چھِ سُے چھِ تھوڑا بہت ہا یہِ ڈِفِکَلٹی باسان تَتھ چھِ پٮ۪وان تھوڑا ڈَکھ کَرٕنۍ ہیوٚر کُن تہٕ تِم چھِ زیادٕ سَمرَس منٛز پَتہٕ رُدٕ اگر روٗد پیٚیہِ تہٕ تِم چھِ گژھان خراب تہٕ باق أتھۍ منٛز ریٚتہٕ کالہِ منٛز چھِ تٔتھۍ منٛز یِوان تھوڑا فَطرَت